بَڈگام ڈِسٹرکَس منٛز اگر أسۍ مطلب بَڈگٲمۍ ڈِسٹرکٕچ کَتھ کَرو کہِ سٲنِس ایریاہَس منٛز چھُ اَکھ قدیٖم جٔدیٖد اَستان سُہ چھُ واریاہ بوٚڑ بارٕ اَستان یَتھ واریاہَن جایَن پؠٹھ لُکھ چھِ یِوان تور مطلب زِیارت خٲطرٕ یِتھَے کٔنؠتھ چھُ اَسہِ بَڈگٲمۍ ڈِسٹرکَس منٛز بیٖرو سایڈٕ بیٚیہِ اَکھ یہِ جاے ییٚتہِ توسہٕ مٲدان چھُ سُہ تہِ چھُ واریاہ بوٚڑ بارٕ مٲدان یور واریاہ لُکھ چھِ یِوان کیمپِنٛگ خٲطرٕ ٹرٛیکِنٛگ خٲطرٕ واریاہَن واریاہَن نیبرِم مُلکو پؠٹھ تہِ چھِ یِوان تور لُکھ تہٕ بیٚیہِ چھِ بَڈگٲمۍ سایڈٕ بیٚیہِ اَکھ جاے تَتہِ چھِ تَتھ چھِ ناو کانوٗ تَتہِ چھِ اَکھ پارَک یَتھ کانور پارَک چھِ وَنان تَتھ منٛز چھِ اَکھ گۄپھ تہِ یۄس واریاہ بٔڑ بارٕ گۄپھ چھِ تہٕ وَننہٕ چھُ یِوان کہِ یُس ہَسا یہِ چھُ مخدوٗم صٲبُن اَستان کہِ سُہ چھُ تَتھ سۭتۍ رَلان أنٛدرِ أندرِ چھِ تَتھ پیٚوان پَکُن سُہ چھُ واریاہ واریاہ بٔڑ مَطلَب کۄپھ تہٕ سۄ چھےٚ برابر واتان تَتھ اَستانَس